میانہِ زِندگی ہُنٛد اَکھ میٚموریبٕل اِوینٛٹ یُس مےٚ یاد چھُ واریاہ خوٗبصوٗرَت دۄہ میانہِ زِنٛدگی ہِنٛدۍ خٲطرٕ میانیو گَرِکیو اوس میانہِ خٲطرٕ اِکھ سِرپرٛایِز پارٹی تھٲومٕژ یَتھ منٛز تِمو سٲری رِشتہٕ دار ہَمساے دوس پَنٕنۍ فیملی بُلٲمٕژ ٲس تہٕ اسہِ اوس ٹینتھہٕ کٕلاسُک رِزَلٹ تہٕ مےٚ ٲسۍ ہاے مارکٕس أنۍ مٕتۍ میٲنۍ گَرِکۍ ٲسۍ واریاہ زِیادٕ خۄش تہٕ تِمو اوس واریاہ رُت ارینٛجمینٛٹ واریاہ رُت

الگ الگ چیٖز میانہٕ خٲطرٕ سَرپرٛایِز پارٹی منٛز تھٲیمٕتۍ تہٕ یُتھُے مےٚ بوٗز یُتھُے مےٚ وُچھ تہٕ مےٚ گوٚو نہٕ پَننِس پانَس پٮ۪ٹھ بَروسہ کینٛہہ زَن تہِ اوس مےٚ باسان یہِ چھُ اَکھ خواب اَکھ تہٕ سُہ دۄہ چھُ میانہِ خٲطرٕ اَکھ میموریبٕل دۄہ میانہِ زِنٛدگی ہُنٛد اَتھ منٛز وُچھ مےٚ یُتھُے مےٚ پَننہِ ماجہِ کُن نظر دِژ سۄ ٲس تیٖژہ خۄش تیٖژہ خۄش تہٕ تِہِنٛزَن أچھَن منٛز اوس خوشی ہُنٛد اوٚش تہٕ سارِوٕے گَرِکیو سارِوٕے رِشتہٕ دارو دِیُت مےٚ واریاہ زیادٕ پیار تہٕ گِفٹٕز میٚلیے اَمہِ دۄہ تہٕ واریاہ خوٗبصوٗرت دۄہ اوس یہٕ میانہِ زِنٛدگی ہنٛدۍ خٲطرٕ میموریبٕل اِوینٛٹ اوس میانہِ خٲطرٕ